اگر أسۍ بالی وُڈٕچ کتھ کرو میون فیورِٹ اٮ۪کٹر یُس زن چھُ سُہ چھُ شارُک خان سُہ کیٛازِ چھُ مےٚ پسنٛد تِکیٛازِ ییٚلہِ سُہ کانٛہہ تہِ رول کرِ أکِس انسانس چھُ باسان امہِ کھۄتہٕ اصل ہٮ۪کہِ نہٕ اتھ کٕہۭنۍ کٔرتھ اتھ سُہ چھُ اتھ رولس منٛز بالکُل آسان زن تہِ پانہٕ ڈُبیوٚمُت زن تہِ چھُ سُہ آسان ریلٹی پیش کران توے چھُ مےٚ سُہ واریاہ زیادٕ پسنٛد تہٕ روٗد أمۍ سُنٛد کریکٹرُک سوال أمۍ سُنٛد چھُ مےٚ یُس سُہ ویٖر زارس منٛز أمِس کیرٮ۪کٹر چھُ آسان کٕتھ کٔنۍ چھُ اکھ ہندوستٲنۍ لڑکہٕ پٲکستان چہِ لڑکی ہنٛز عزتہٕ باپتھ سٮ۪کرفایس کران سُہ چھِ روزان جیلس منٛز واریاہن ؤرۍ ین تہٕ مگر سُہ چھنہٕ یہِ راز کران افشا کینٛہہ بہٕ کیٛاہ کرنہِ آیوس پٲکستان